ؤری زٕساس نَو چھ میانہِ خٲطرٕ اَکھ یادگار ؤری امہِ ؤری حظ کوٚر مے دٕہِمہِ جَمٲژ پاس

زٕساس بَہہ ؤری تہِ چھ میانہِ خٲطرٕ اَکھ اصٕل ؤری اتھ منٛز ہسا کٔرۍ مے اصٕل نمبرات حٲصِل بیٚیہِ کوٚرُم بٕہِم جَمٲژ پاس زٕساس پَنٛدہَس منٛز ہسا کٔر مے گرٛیٚجویشن اصٕل نمبرات حٲصِل کٔرِتھ اور زٕساس وُہَس منٛز ہَسا کوٚر مے پوٛسٹ گرٛیٚجویشَن اور زٕساس زٕتوٚوُہَس منٛز ہسا لوٚگُس بہٕ سرکٲرۍ مٕلٲزِم